کٲشِر زبان چھِ سانٮ۪ن رِوٲج رِوٲجی رِوایتَن اِتھ کنۍ کَران مخصوٗص اِتھ کٔنۍ تھاوان بَچٲیِتھ زِ کٲشِر زبانہِ سۭتۍ چھِ أسۍ پَنُن یُس اَسہِ پَنٛنہِ ایریاہُک مطلب ہاوُن چھُ سُہ چھِ أسۍ امی زبانہِ سۭتۍ برونٛہہ کُن واتناوان کٲشِر زبان چھِ سانہِ ایریاہٕچ مادری زبان تہٕ یہِ چھِ اَسہِ مادری زبان امہِ زبانہِ ہٕنٛدۍ سۭتۍ چھِ أسۍ باقٕیَن پَنُن پَنُن پَنُن یُس اَسہِ ییٚتہِ چھِ رٮ۪وایَت چھِ سٲنۍ یِم سانہِ کامہِ چھِ تِم چھِ أسۍ امی زبانہِ سۭتۍ برونٛہہ کُن واتناوان تہٕ زٕ ساس وُہَس منٛز کوٚر یہِ ٲس نہٕ یہِ لنٛگویج یُس یہِ زبان ٲس کٲشِر زبان یہِ ٲس نہٕ باقٕیَن مُلکَن منٛز کِہیٖنۍ تہٕ زٕ ساس وُہَس منٛز منٛز کوٚر پَتہٕ پارلِمینٛٹَن تہِ اَتھ پٮ۪ٹھ کٲم تہٕ تِمو کوٚرُکھ اَکھ ایکٹ کھُلووُکھ تِمو یَتھ منٛز تِمو کٲشِر زبانہِ خٲطرٕ تہِ کٔرٕکھ کَتھ تِمو ووٚنُکھ زِ کٲشِر زبان بَناوون أسۍ آفِشَل زبان اِتھ کٔنۍ ڈوگری باقٕے اُردو اِنٛگلِش چھِ آفِشَل زبان تِتھَے کٔنۍ بَناوان کٲشِر زبان تہِ اَکھ آفِشَل زبان